وعلیکُم سلام آ ؤنو حظ کیٛاہ آرڈَر

تُہۍ کَتہ پٮ۪ٹھ چھُو ناو کیٛاہ چھُو تۄہہِ طاریق احمد حظ تُہۍ ؤنۍ تو مےٚ یہِ تۄہہِ کیٛاہ کیٛاہ چھُو ضوٚرَتھ بیکری منٛز تۄہہِ چھُو مطلب یہِ تۄہہِ چھُو خاندرَس پٮ۪ٹھ سٔتمِس پٮ۪ٹھ کینٛہ تۄہہِ چھُو مطلب یہِ مہارازَس خٲطرٕ اچھا اَکھ چھُ کُکیٖز منٛز یِوان اَکھ اَکھ قٕسٕم بیٚیہِ چھُ یِوان برٛٮ۪ڈ بیٚیہِ چھِ یِوان پیشٹرٛی بیٚیہِ چھُو کیک یِوان کُکیٖز منٛز بنو تۄہِہ سَتھ قٕسٕم الگ الگ فٕلیَور بنو تۄہہِ اَتہِ تۄہہِ ضوٚرَتھ چھُو تُہۍ ؤنو مےٚ بیٚیہِ ریٹ حِساب چھِ تِم گژھان الگ الگ کیکن منٛز یہِ تۄہِہ خۄش گژھو تۄہہِ کٕژ پاونڈ کیک چھُ ضوٚرتھ تۄہہِ چھِ ہُم کیک بٔڑۍ کیک ضوٚرتھ کِنہٕ لَکٕٹۍ کیک چھُ ضوٚرتھ پٕلم کیک پٕلَم کیک کٕژ چھِ تۄہہِ ضوٚرتھ تٕرٛہ حظ تٕرٛو ٹھیٖک اچھا ہم لَکٕٹۍ سادٕ کیک حظ ہَتھ تٕرٛہ ہَتھ گٔے ٹھیٖک پیسٹرٛی منٛز چھِ اَکھ چھُ ریڈ وٮ۪لوِٹ آسان بیٚیہِ چھُ بٕلیک فارسٹ وایٹ فارسٹ یِم چھِ فیمس ساروی کھۄتہٕ زیادٕ مطلب یِم سانہِ دُکانٕکۍ چھِ یِم شاپُک چھِ یِم ساروی کھۄتہٕ زیادٕ فیمَس تھٹی کٔمۍ منٛز چھِ تھاوٕنۍ تہٕ ٹَونٹی کٔمۍ منٛز چھِ تھاوٕنۍ حظ اہن حظ اۭں ٹونٹی وٕچھ بوٗزیو حظ پٕلَم کیک چھُ تٕرٛہ تھاوٕنۍ آ سادٕ کیک کٕژ ؤنو تۄہہِ پنٛژاہ تامَتھ حظ پنٛژاہ تامَتھ حظ ؤنو بہٕ ایٚکزیکٹ نمبر ونِیو حظ مےٚ چھُنہٕ حظ بٕتھِ وَنُن کَرُن یہِ پَنٛژاہ پَتہٕ گٔے وایِٹ فارٮ۪سٹ گٔے تٕرٛہ حظ بہ گوٚو ہا کُکیٖز منٛز کُکیٖز منٛز چھُو اَتھ چھِ سورُے صاف ییٚتہِ چھُ سورُے صافٕے سٲنِس دُکانَس پٮ۪ٹھ چھُ سورُے صاف تۄہہِ نِیو نا پٔتمہِ لَٹہِ اَسہِ چھُو نا وَنان پانٕے

ٹھیٖک ٹھیٖک اَکھ سٮ۪کنڈ اِتھے کٔنۍ پرایوٗ ہہ بہٕ لیٚکھو تۄہہِ گۄڈٕ یہِ تۄہہِ وَنَو بہٕ ٹوٹَل یُتٕے چھُو تۄہہِ ضوٚرَتھ بیٚیہِ ما چھُو ضوٚرَتھ تۄہہِ کیٚنہہ وٕچھو حظ تٕرٛہ ڈَب چھُو تۄہہِ ضوٚرتھ ہُم چھُنہٕ حظ اَتھ کیٛاہ چھِ وَنان پٕلَم کیک پٕلَم کیک چھِ گژھان اَکھ ہَتھ وُہ رۄپیہِ ٹھیٖک چھُنہٕ حظ آ پٕلَم کیک چھِ اَکھ ہَتھ وُہ رۄپیہِ گژھان تم گٔے شے تٕرٛہ شیٚتھ رۄپیہِ ٹھیٖک چھُنہٕ حظ سَتھ کیک گژھو تۄہہِ شے تٕرٛہ شیٚتھ رۄپیہِ پنٛژاہ چھُنہٕ حظ سادٕ کیک ضوٚرَتھ آ تٕم چھِ گژھان شیٖتھ رۄپیہِ چھِ گژھان تم تم گٔے ژور ساس رۄپیہِ شے ترٛہ شیٚتھ پٕلَس ژور ساس گٔے تٕم گٔے سیٚوَن سِکِس زیٖرو زیٖرو ٹھیٖک چھُنہٕ حظ آ باقٕے ہُہ سورُے ہٮ۪تھ چھُ گژھان توہہِ تۄہہِ پنٛداہ ساس رۄپیہِ گژھو پَتہٕ تۄہہِ ٹوٹَل پنٛداہ ساس رۄپیہِ حظ ٹوٹَل پَتہٕ حظ وٕچھو یٔتی کرو پَتہٕ اورٕ یورٕ تہٕ وٕچھو پَتہٕ یٔتی

کُکیٖزن حظ اگر تُہۍ کٔرِو کٲم اگر تُہۍ دُکانَس پٮ۪ٹھ یِیُو نا میٲنِس نَتہٕ اگر سوٗزِوُن کانٛہہ تہٕ أسۍ کَرو پَتہٕ ییٚتی کَتھ آرام سان کٔرِتھ کیٛازِکہِ فونَس پٮ۪ٹھ چھِنہٕ اَصٕل پٲٹھۍ گژھان ڈِسکَس اہن حظ مےٚ حظ چلو چلو سَر شُکریہ ٹھیٖک چھُ وعلیکُم سلام